یُس حظ میٛون فیورِٹ سَبجَکٹہٕ اوس سُہ اوس مطلب کَشمیٖری ییٚلہِ حظ بہٕ سکوٗل ٲسٕس پَران مےٚ اوس فیورِٹ سَبجَکٹہٕ کَشمیٖری ییٚلہِ حظ بہٕ یہِ اینٛجاے چھَس کَران تہٕ أسۍ حظ أسۍ مطلب پانہٕ وٕنۍ ڈرٛاما بناوان پتہٕ حظ ٲسٕس بہٕ یِتھَے کٔنۍ یہِ اینٛجاے کَران یہِ سبجکٹہٕ میٛٲنۍ فرینٛڈٕس تہِ حظ ٲسۍ مےٚ سۭتۍ آسان تِم تہِ حظ ٲسۍ اینٛجاے کَران یا ٹیٖچٲرٕس تہِ حظ أسۍ اینٛجاے کَران کیٛازِ کہِ یُس حظ یہِ کَشمیٖری لنٛگویج چھِ کٲشِر زَبان چھِ یہِ حظ چھِ اَسہِ مَدر ٹنٛگ یہِ چھِ اَسہِ ماجہِ ہٕنٛز ماجہِ ہٕنٛز ماجہِ ہٕنٛز زبان ماجہِ زیٚو یِم حظ سٲنۍ فیملی منٛز چھِ سانہِ فیملی منٛز تہِ چھُ گژھان کٲشِر زبان یوٗز تہٕ تَوَے حظ ٲسٕس تَوَے حظ اوس مےٚ یہِ فیورِٹ سَبجَکٹہٕ بہٕ حظ چھَس واریاہ زیادٕ قٲبِل اَتھ منٛز کَشمیٖری سَبجَکٹَس منٛز کیٛازِکہِ یُس حظ کَشمیٖری چھِ یہِ حظ چھِنہٕ اَسہِ تیٖژاہ پرٛابلِم گژھان کِہیٖنٛۍ نہٕ بولنَس منٛز نہٕ پَرنَس منٛز نہَ لٮ۪کھنَس منٛز کیٛازِکہِ یہِ حظ چھِ اَسہِ مَدَر ٹنٛگ تہٕ بیٚیہِ حظ ٲسۍ بٲتھ بیٚیہِ حظ چھَس بیٚیہِ حظ ٲسٕس بہٕ بٲتھ ونان أتی حظ ٲسٕس بہٕ اِینٛجاے کَران مطلب اَمہِ سَبجَکٹُک کَشمیٖری سَبجَکٹُک کَشمیٖرَس منٛز حظ اوس کیٚنٛہہ نعت آسان پَتہٕ حظ ٲسۍ پَران یا بٲتھ حظ اوس پَتہٕ حظ پَران یا پَرناوان منٛزٕ منٛزٕ حظ ٹیٖچرٕ سٕنٛدۍ بَدلہٕ بٕے پَرناوان تہٕ مےٚ حظ اوس واریاہ زیادٕ مَزٕ یِوان یہِ اینجا اینٛجاے مٮ۪نٛٹس منٛز ییٚلہِ حظ بہٕ یہِ پَرناوان ٲسٕس آسان